بہٕ چھُس تیٚمہِ ساتہٕ خۄش گژھان ییٚمہِ سات زن بہٕ پننٮ۪ن گرِکٮ۪ن منٛز چھُس آسان بیٚیہِ چھُس بہٕ تمہِ ساتہٕ خۄش گژھان ییٚلہِ زِ پننہِ کٮ۪ن دوستن نش چھُس آسان تِکیٛازِ تِمن منٛز چھُ آسان الگٕے ماحول أکِس اکھ سۭتۍ چھِ کتھ کران خوشی ہنٛز کتھ کران بیٚیہِ چھُس بہٕ تیٚمہِ ساتہٕ خۄش گژھان ییٚمہِ ساتہٕ بہٕ پننٮ۪ن گرِکٮ۪ن سۭتۍ یا پننٮ۪ن دوستن سۭتۍ کُنہِ جایہِ گِنٛدنہِ چھُس گژھان یا کُنہِ جایہِ چکرس چھِ گژھان تِکیٛازِ تتہِ تہِ چھُ الگٕے مزٕ یِوان پننٮ۪ن گرِکٮ۪ن سۭتۍ تہٕ پننٮ۪ن دوستن سۭتۍ بیٚیہِ چھُس بہِ تیٚمہِ ساتہٕ خۄش گژھان ییٚمہِ ساتہٕ کٲنٛسہِ کھانٛدر چھُ آسان پننہِ گرِ تکیٛازِ تمہِ ساتہِ چھِ آسان سٲری رشتہٕ دار سٲری ہمسایہِ أکۍ سٕے جایہِ سٔمِتھ کران آسان کتھٕ ونٕناوان آسان تمہِ ساتہٕ چھُ الگٕے ماحول آسان تمہِ ساتہٕ چھُس بہٕ واریاہ زیادٕ خۄش گژھان